اَسلامُ علیکُم وعلیکُم سلام اسلامُ علیکُم

اَہن حظ اَہن حظ اوا اوا نہٕ رِٹأرٕن گژھِ کم سے کم پانٛژھ ساس رۄپیہِ

سُے پانٛژھ ساس رۄپیہِ چھِ لگ بھگ ہیٚوان تہٕ وۄنۍ چھِو تُہۍ پنٕنی وۄنۍ کرو تۄہہِ تھوڑا کنسیشن ؤلِو ژورے ساس کٔرۍزیٚو وۄنۍ تہٕ ؤلِو ژور ساس ژور ساس رۄپیہِ کرو وۄنۍ لاسٹس فاینل ژور ساس رۄپیہِ چھِ ٹھیٖک اوا اوا کیٛازِ نہٕ وۄنۍ گژھنٕے چھُ تھوڑا بہت رایڈ سایڈٕ چھا گژھُن لیٚفٹہٕ سایڈٕ چھا گژھُن گۅڈٕنِکہِ جایہِ چھا گژھُن گژھُن چھُ ضروٗری یہِ ییٚتیٚن ییٚتیٚن ژےٚ رُکُن آسوٕ تتیٚن رُکو ریٹ ووٚنوٗ نا تۄہہِ ژور ساس ووٚنوٗ تۄہہِ فاینل اوا اوا لگ بھگ نیرو صُبحن أٹھِ بجے ہیٛوٗ شامن تہِ یِمو لگ بھگ تورٕ یہَے سَتھ أٹھ بجہِ نیرو تورٕ تہِ بہٕ یِمہٕ بہٕ یِمہٕ گرے بہٕ یِمہٕ تۄہہِ گرَے ییٚتیٚن تُہی آسوٕ کھسُن ییٚتیٚن تُہُنٛدے ڈیٚسٹِنیٚشن آسہِ تٔتۍتھٕے کھسو أسۍ چلو حظ ٹھیٖکھ حظ چھُ کیٚنٛہہ نہٕ حظ چھ پرواے